کۄلگٲمۍ ڈِسٹِرٛکَس منٛز یِم تہِ نوجوان چھِ تِمَن چھِ واریاہ مُشکِلات یِوان پَرنٕکِس لِحاظَس منٛز جاب اٮ۪مپٕلایمٮ۪نٛٹکِس لحاظَس منٛز یا لیٖڈَرشِپ لِحاظَس منٛز پَرنٕکِس لحاظَس منٛز چھِ یِمَن اَمہِ طریٖقہ یِوان مُشکِلات تِکیٛازِ ییٚتہِ چھُنہٕ کانٛہہ تہِ پرٛوفٮ۪شَنَل کالیج کٕہۭنۍ کۄلگٲمِس منٛز سِوایہِ اَکھ ییٚتہِ چھِ پالٹٮ۪کنِک کالیج ییٚتہِ چھُ نَہ چھُ ییٚتہِ میٚڈِکَل کالیج نَہ چھِ اِنٛجِنیرِنٛگ کالیج یا بٔڑۍ بٔڑۍ کالیج چھِنہٕ ییٚتہِ کیٚنٛہہ بیٚیہِ چھِنہٕ ییٚتہِ برٛونٛہہ پٮ۪ٹھ تہِ اوسمُت ییٚتہِ چھِ دوٗر دَراز علاقہٕ تورٕ چھِنہٕ ٹیٖچَر تہِ واتان اَصلِس ٹایمَس پٮ۪ٹھ کیٚنٛہہ یا تورٕ چھےٚ آسان زیادٕ تَر شیٖن یا ٹرٛانَسپوٹ فٮ۪سَلٹی چھَنہٕ تور تیٖژ کیٚنٛہہ ییٚمۍ سۭتۍ تِمَن تور ٹیٖچَر واتہِ ہَن تہٕ پَتہٕ پَرناوہِنکھ دٔیِم چیٖز ییٚتہِ چھِنہٕ اٮ۪مپٕلایمٮ۪نٛٹ روزگارَہ چھِنہٕ یورٕ تیوٗت کیٚںٛہہ روزگارَہ چھِنہٕ اَمہِ موٗجوٗب تیوٗت کیٚںٛہہ گورمٮ۪نٛٹ تہِ کوتاہ واتہِ لُکَن گورمٮ۪نٛٹ جاب چھُ واریاہ کَم ییٚتہِ چھُنہٕ پرٛیوَٹ سٮ۪کٹَر کٕہۭنۍ کہٕ خاص کَر کۄلگٲمۍ ڈِسٹِرٛکَس منٛز چھُنہٕ پرٛیوَٹ سٮ۪کٹَر نا کِس بَرابَر تَمہِ موٗجوٗب چھِ ییٚتہِ یِم تہِ نَوجوان چھِ تِم چھِ اَن اٮ۪مپٕلایِڈ روزَن تِمَن چھُنہٕ روزگار مِلان کیٚنٛہہ یا لیٖڈَرشِپ چھِنہٕ ییٚتہِ ییٚتہِ چھی نہٕ تِم چیٖز ییٚمۍ سۭتۍ أکِس نَوجوانَس منٛز لیٖڈَرشِپ کالٹیٖز مِلن لیٖڈَرشِپ کالٹیٖز چھِ عام طور مِلان شُرِس کالیج بَڑٮ۪ن بَڑٮ۪ن کالیجَن منٛز یا اَگر بیٚیہِ سایڈِکہِ شُرۍ یِن اور پَرنہِ تِمَن چھَنہٕ اِنٛٹرٛٮ۪کشَن گژھان کیٚنٛہہ باقیَن سۭتۍ تِمَن چھِ پنٛنہِ سٕے ذہنَس منٛز روزان یۄس یورٕ چھِ تِم چھِنہٕ زیادٕ ہیٚچھان کیٚںٛہہ یا سَپوٹٕس منٛز یِم چیٖز چھِ ییٚتہِ چھِنہٕ تِم سٕٹیڈیَمٕز چھِنہٕ ییٚتہِ یا فیٖلڈ چھِنہٕ اَمہِ اِنفرٛاسٕٹرَکچَر چھُنہٕ ییٚتہِ اِنٛڈور سٕٹیڈیَمَہ چھُنہٕ ییٚتہِ کٕہۭنۍ تَقریٖباً کۄلگٲمِس منٛز یِمَے مُشکِلات چھِ یِوان یہِ کۄلگٲمۍ کِس أکِس نَوجوانَس منٛز